اسلام علیکم رٔیٖس صٲب بہٕ چھُس روزان کۄلگامۍ ڈسٹرکس منٛز بہٕ چھُس روزان کۄلگامۍ ڈستڑکس منٛز أکِس خوٗبصوٗرت گامس منٛز یُس کۄلگامہِ پٮ۪ٹھ پانٛژھ کلوٗ میٖٹر دوٗر چھُ یتھ گامس چھِ ونان کیٚلم یہِ چھ دٔریاو بٔٹھِس پٮ۪ٹھ یتھ دٔریاوس ونان چھِ وٮ۪شو یہِ چھُ بڈٕ رُت گام بڈٕ خوٗبصوٗرت گام چھُ یہِ ییٚتہِ چھُ بایی چارا چھُ ییٚتہِ اگر کٲنٛسہِ کینٛہہ مصیٖبت یی ییٚتہِ چھِ مدد کران اگر اگر اگر بیٚیہِ چھُ یہِ بڈٕ خوٗبصوٗرت گام ییٚتیِکۍ لُکھ چھِ بڈٕ خوٗبصوٗرت اگرے کالجِچ کتھ اگر أسۍ سکوٗلن ہِنٛز کتھ کرو ییٚتہِ چھِ کالیج چھِ ہاسپٹل چھِ مڈل سکوٗل چھِ پریویٹ سکوٗل چھِ بیٚیہِ چھِ گِنٛدنہٕ خٲطرٕ ییٚتہِ پٕلے گراونٛڈ تہِ امہِ مٔزیٖد چھُ ییٚتہِ زٔمیٖندٲری کران ییٚتہِ چھُ نیران دانہِ ییٚتہِ چھُ ژوٗنٹھۍ نیران بیٚیہِ چھِ ییٚتہِ بیٚیہِ چھُ ییٚتہِ ناگ اکھ ییٚتہِ دوٗرِ گامہٕ پٮ۪ٹھ یِوان تریش ننہِ تمہِ ناگہٕ پٮ۪ٹھ بیٚیہِ چھِ ییٚتہِ زیارت یتھ زیارتس چھِ ونان سالے دیتی امہِ مٔزیٖد چھُ ییٚتہِ سڑکہٕ چھِ بڈِ رٔژ کوچہِ چھِ ییٚتہِ سجٲیِتھ أڈ چھِ ٹایلہٕ ترٛٲیِتھ کوچن چھُ بڑٕ اصل گام رُت گام چھُ ییٚتہِ ییٚتِک لُکھ چھِ بڈٕ رٔتۍ تہٕ خۄشحال